بُجنٛگ آسنا تِرٛکون آسنا دَنُر آسنا دَدٕ آسنا شَو آسنا نَو آسنا بال آسنا وِرکِش آسنا مٔتی سی آسنا بَداکون آسنا سَلاب آسنا سروَگَن آسنا گروٗدا آسنا اُتھکَتا آسنا سِرِ آسنا بَکاہ آسنا گُمُکھا آسنا اُترٛا آسنا